ہٮ۪لو اسلام وعلیکُم اہن حظ تُہۍ چھُو حظ کَتھ کَران آٹو ڈرٛایور اہن حظ ییٚمِس ییٚمِس حظ مےٚ کال ٲس کٔرمٕژ ییٚمِس حظ مےٚ فون اوس کوٚرمُت کہِ تُہۍ وٲتۍزیو ٹایمَس پٮ۪ٹھ مےٚ ٲس فٕلایٹ اہن حظ تُہۍ بوٗزِو حظ یوکُن یوکُن بوٗزِو حظ مےٚ حظ ٲس فٕلایِٹ پانٛژھِ بَجہِ مےٚ اوس گَرِ نیرُن پانٛژھِ بَجہِ مےٚ حظ اوسمو تۄہہِ مےٚ حظ اوسمو تۄہہِ فون تھوٚمُت کٔرِتھ کہِ تُہۍ وٲتۍزیو ساڑٕ ژور ییٚتَس مگر تُہۍ حظ آیو نہٕ ٹایمَس پٮ۪ٹھ کِہیٖنۍ یہِ حظ گوٚو واریاہ سانہِ خٲطٕر غلط أسۍ حظ چھِ اَسہِ حظ اوس آز دۄیہِ رٮ۪تۍ اوس آز اَسہِ فٕلایٹ تہٕ یہِ تہِ حظ گٔے آز تٕہٕنٛد وَجہ سۭتۍ مِس تُہۍ حظ وٲتۍوٕے نہٕ ٹایمَس پٮ۪ٹھ تۄہہِ حظ اوسمو مےٚ ووٚنمُت کہِ ساڑٕ ژور وٲتۍزیو تُہۍ ییٚتَس تُہۍ حظ وٲتِو نہٕ ٹایمَس پٮ۪ٹھ کِہیٖنۍ یہِ نہٕ حظ چھِنہٕ آسان اگر حظ تۄہہِ پیمٮ۪نٛٹ ٲس گۄڈٕنٮ۪تھٕے تھٲومٕژ اَسہِ کٔرِتھ تہٕ بیٚیہِ ووٚنمُت تہٕ اوس تُہۍ کیٛازِ حظ آیِو نہٕ تویتہِ ٹایمَس پٮ۪ٹھ یہِ اہن حظ یہِ نہٕ حظ چھِنہٕ آسان مگر تویتہِ تۄہہِ حظ ٲسِو تۄہہِ حظ اوسو تویتہِ ٹایمَس پٮ۪ٹھ واتُن وۄنۍ یوٗتاہ مےٚ تۄہہِ پیمٮ۪نٛٹ چھُمو نہٕ حظ کوٚرمُت سُہ حظ کٔرِو تُہۍ مےٚ رِفنٛڈ اَہن حظ یَتھٕے نَمبرَس مےٚ حظ چھُ مو ژےٚ یَتھ سُہ حظ کٔرِو رِفنٛڈ مےٚ حظ اوس ٹایمَس پٮ۪ٹھ واتُن مگر وۄنۍ حظ گوٚو سُہ مےٚ مِس وۄنۍ کیٛاہ حظ ہٮ۪کہٕ بہٕ کٔرِتھ مےٚ حظ گوٚو لاس اَتی تُہۍ تُہۍ کٔرِو حظ مےٚ واپَس تُہۍ کٔرِو حظ مےٚ رِفنٛڈ رِفنٛڈ کٔرِو حظ مےٚ جَلدی یَتھٕے نَمبرَس اہن حظ یَتھٕے نَمبرَس بَرابَر رِفنٛڈ